وعلیکُم سلام آ اَلحمداللہ ؤنِو سا کَتھ خٲطرٕ چھُو ضوٚرَتھ ٹھیٖک ٹھیٖک اَدٕ اَسہِ حظ چھِ ییٚتہِ ہر کُنہِ قٕسمُک مِٹیٖریل ییٚتہِ یِیو تُہۍ دُکانَس پٮ۪ٹھ کُنہِ تہِ ساتَن اَسہِ چھُ ہر کُنہِ قٕسمُک مٹیٖریل یُس تہِ تُہۍ اٮ۪گزام آسوٕ دیُن تُہۍ ہٲیِو خٲلی اَسہِ سیلبَسٕے یوت حظ ہاں یا یہِ چھُ مُختلِف یہِ چھُ مُختلِف اٮ۪کٕسپٲٹ یہِ چھُ مُختلِف اٮ۪کٕسپٲٹو آسان کوٚرمُت تَیارَن تِم چھِ پَتہٕ اَسی دِوان یِم ییٚتی تھاوان دُکان پٮ۪ٹھ ایولیبل تہٕ یِم چھِ شُرۍ وُرۍ یِمَن بَچَن خٲطرٕ چھِ آسان پَتہٕ یہِ اٮ۪گزام وٮ۪گزام باقٕے چیٖزَن تِمَن چھِ ییٚتی مِٹیٖریَل سورُے تِمَن چھُنہٕ ہورٕ یورٕ پٮ۪وان گژھُن کینٛہہ ژھانٛڈنہٕ خٲطرٕ مِٹیٖریَل یِم چھِ کَران أسۍ سورُے مٹیٖریَل جمع مُختلِف کِتابَن ہُنٛدَن اور بیٚیہِ چھِ یِم تہِ اَسہِ یِم تہِ آلریٚڈی چھِنا پٔتمٮ۪ن ؤرین ہِنٛدۍ آسان سٔروِس سِلٮ۪کشَن بوڈٕ ووڈٕ پٮ۪ٹھ آمٕتۍ یِم پٮ۪پَر وٮ۪پَر تِم تِم چھِ اَسہِ آسان آ یہِ چھِ پیٚپَر ویٚپر ایولیبل اَکھتُے ما چھِ اَکھتُے چھِ تِمَن ہِنٛز کی وی چھِ تھاوان أسۍ حظ ایولبل ییٚتہِ کیٛازِ بَچَن گژھِ چھِ آسٲنی گژھٕنۍ ییٚتہِ چھِ بے روزگٲری ییٚتہِ چھُ باقٕے چیٖز یِمن گژھن اَصٕل نمبر یِنۍ اور أسۍ چھِ یِمَن کران سۄ فٮ۪سَلٹی مہیا ییٚتٮ۪تھَن پنٛنِس سٲنِس دُکانَس پٮ۪ٹھ تہٕ تُہۍ ؤنِو اَسہِ کُنہِ تہِ قٕسمٕچ باقٕےنہٕ کُنہِ قٕسمٕچ چھِنہٕ بابرٕنٕچ ضُروٗرت کِہیٖنۍ نہٕ تۄہہِ چھُنہٕ بیٚیہِ کُنہِ دُکانَس پٮ۪ٹھ گژھُن کِہیٖنۍ تُہۍ سٲنِس کانَس پٮ۪ٹھ اصٕل پٲٹھۍ ییٚتٮ۪تھ کُنہِ تہِ قٕسمُک مِٹیٖریل چھُو تۄہہِ ضروٗرتَن سُہ مٮ۪لہِ ییٚتٮ۪تھن اور اَصٕل پٲٹھۍ باقے چھِنہٕ مطلب وننٕچ ضُروٗرتھ کیٚنٛہہ أسۍ دِمو تُہۍ سورٕے مِٹیٖریل تُہۍ ہٲیِو اَسہِ خٲلی سٮ۪لبسٕے اوت تُہۍ کُس ہیو تُہۍ چھُوا جوٗنِیر أسسِٹنٛٹ چھُوا دیُن اَسِسٹنٛٹ چھُوا دیُن یا بیٚیہِ تہِ کانٛہہ یِم تہِ الگ الگ پُزِشَنٕز چھِ آسان تۄہہِ کُس ہیوٗ پوسٹس چھُو بوٚرمُت اٮ۪پلے چھُوکوٚرمُت اور تَتھ رِلیٚٹِڈ مٮ۪لہِ تہۍ اَصٕل مِٹیٖرل ییٚتٮتھَن

آ ٹھیٖک ٹھیٖک

ٹھیٖک ٹھیٖک اَتھ حظ چھِ اَتھ حظ چھِ وٕچھ حظ بوز حظ بوز گۄبرا اَتھ حظ چھِ پٮ۪وان اَسہِ محنت کَرٕنۍ واریاہ یہِ چھُنہٕ پانے یِوان یِتھ پٲٹھۍ وُجوُدَس منٛز کیٚنٛہہ تۄہہِ دِمو أسۍ تُہۍ یِیِو وانس پٮ۪ٹھ تُہۍ دِمو زَن أسۍ مٹیٖرل کتابا اَکھ دِمو تۄہہِ مگر اَتھ پٔتکِنۍ کٕژاہ محنت چھِ آسان اَسہِ کٔرمِتٮ۪ن سُہ زانہِ سونُے پان أسۍ چھِ آسان گٔمٕتۍ مُختلف اٮ۪کٕسپٲٹن نِش تِمن نِش اَسہِ آسان مطلب ڈِف مُختلِف قٕسمٕکۍ سوال جمع کٔرمٕتٮ۪ن پَتہٕ وٕچھُو تُہۍ الگ چھِ آسان اَمہِ خٲطرٕٲس تھٔامٕتۍ یِم یہِ ٹایپ چھِ کَران سورُیَن اور پَتہٕ اَسۍ یہِ یتُے یوت نہٕ کیٚنٛہہ أسۍ چھِ پَتہٕ اَتھ اَمِچن اٮ۪کٕسپٲٹَن نِش اَمِچ کی تہِ اَنناوان کہِ کَتھ سوالَس کُس جواب چھُ تاکہِ أکِس بَچَس گَژھِ نہٕ کُنہِ تہِ قٕسمٕچ ڈفکَلٹی گژھنۍ کِہیٖنۍ نہٕ تٔمِس گژھِ اَصٕل پٲٹھۍ تَگُن یہِ فِکرِترُنن کہِ سوال کِتھ پٲٹھۍ چھُ یِوان اور اَتھ کیٛاہ ہٮ۪کو یورٕ جواب لٮ۪کھِتھ اور سانِس یۄس اَسہِ کِتاب چھُونا تھٔایمژ یِم نوٹٕس اَتھ رِلیٹِڈَن تَتھ منٛز چھَنہٕ خٲلی اَسہِ اوبجٹِوٕے اوت تھاوان کیٚنٛہہ بٔلکہِ یُس مطلب مثال کے طور پہِ گۄڈنیُک یوٗنٹ چھُ آسان اورٕ یِموتھومُت سٔروِس سِلٮ۪کشن بورڈ والیو فلٲنۍ ہسا یہِ مِثال کے طور پے اِنٛگلش گرٛٮ۪مَر اور اِنٛگلِش گرٮ۪مَر چھِ اَسہِ پَتہٕ وضاحت کَران اَتھ منٛز چھِ اَسہِ آسان ڈِسکِرپشَن تھومُت لیٚکھِتھ کہِ اَتھ منٛز ناوُن کیٛاہ گوٚو پرو ناوُن کیٛاہ گوٚو ؤرٕب کیٛاہ گوٚو اٮ۪ٹؤرٕب کیٚاہ گوٚو اور تَمِکۍ تَتھ رِلیٹِڈ یِم یِم سوال اٮ۪کٕسپٮ۪کٹِڈ چھِ یِم ہٮ۪کَن یِتھَن تِمَن ہُنٛد چھُ اَسہِ آسان تھومُت پوٚتُس اوبجکٹِو سۭتۍ الانٛگ وِد دَ کی اسی لیے گوٚبُر بابرٕنٕچ چھَنہٕ کٕہٕنۍ تہِ ضُروٗرتن تۄہہِ کُنہِ تہِ قٕسمُک مِٹیٖرل آسہِ ضوٚرَتھ کٲنٛسہِ فرٮ۪نٛڈس آسہِ ضوٚرَتھ کٲنٛسہِ ہمشیرس آسہِ ضوٚرَتھ بابرٕنٕچ چھَنہٕ ضوٚرَتھ ییٚتٮ۪تھ چھُ سورٕے مِٹیٖرل ایولیبل ییٚتٮ۪تھ سٲنِس دُکانس پٮ۪ٹھ ٹھیٖک چھا آ مگر بیٚیہِ بیٚیہِ چھُ ییٚتہِ اِک ییٚتٮ۪تھ چھُ اَسہِ تھومُت سورٕے اکنامِکٕل کیٛازِ یہِ أکِس بچس گَژھِ فٲیدٕ واتُن باقٕے ییٚتٮ۪تھ چھُنہٕ ظُلم زاتی کٲنٛسہِ پٮ۪ٹھ کِہیٖنۍ نہٕ اِکنامِکلی گَژھن سٲری اصٕل ایولیبل مٮ۪لہِ مےٚ مِٹیٖرل ییٚتھٮ۪ن تُہۍ یِیِو کُنہِ تہِ ساتَن أسۍ چھِو صُبحٲے نیہِ بَجہِ دُکان کھُلاوان شامچن شٮ۪ن بَجَن تام گوٚبُر ییٚمہِ ساتہٕ تۄہہِ اَسہِ وقتَن تُہۍ یِیِو اَتھ ٹایمَس منٛز پرواے چھُنہٕ کیٚنٛہہ أسۍ چھِ خدمت کَرنہٕ خٲطرٕ ییٚتٮ۪تھ تیار اَدٕ حظ چلو چھُ شُکریہ وعلیکُم سَلام